یُس ہسا یہِ گیمٕز چھِ یہِ ہسا چھِ أمۍ سۭتۍ ہسا چھِ اِنسان اَکھ رٔلیٖف پَنٛنِس پانَس منٛز اَنان بیٚیہِ ہسا چھِ واریاہ زیادٕ مَزٕ یِوان یِم گیٚمہٕ وُچھنَس منٛز یا گِنٛدنَس منٛز تہِ اگر ہسا کٲنٛسہِ یہِ آسہِ سِٹرَس آسہِ یا کیٚنہہ تہِ کانٛہہ تہِ بٮ۪مٲرۍ آسہِ یا یا آسیٚس کیٛاہ چھِ وَنان اَتھ سِٹرَس چھِ آسان زیادٕ طور چھِ أسۍ وُچھا آز یَتھ دورَس منٛز یَتھ منٛز چھِ آسان أکِس اِنسانَس واریاہ زیادٕ سِٹرَس کامہِ ہُنٛد یا کُنیُک چھُس آسان اگر سُہ ہسا پتہٕ کُنہِ جایہِ کیٚنہہ گیم وُچھِ یا مطلب کانٛہہ یِم آسَن گِنٛدان میچ آسہِ کُنہِ جایہِ چلان پتہٕ وُچھِ سُہ تہٕ تٔمِس چھِ واریاہ زیادٕ مَزٕ یِوان بیٚیہِ یُس تٔمِس یہِ آسہِ کیٛاہ چھِ وَنان یَتھ سِٹرَس آسیٚس دٮ۪ماغَس پٮ۪ٹھ آسیٚس اثر تٔمیُک کُنہِ کامہِ ہُنٛد یا کیٚنہہ سُہ چھِ تٔمۍ تٔمۍ وِزِ مُشتِتھٕے گژھان تٔمِس یِم اٮ۪رِیا اٮ۪رِیاہَن منٛز چھِ روزان مطلب واریاہ زیادٕ اٮ۪رِیا چھِ آسان تٔمہٕ یِمَن جایَن نہٕ مطلب تیُتھ کانٛہہ اِنٹَرٹینمیٚنٹ آسان چھُ کیٚنہہ پتہٕ چھِ آسان تَتہِ تِمٕے لوکَل گیمٕز ویمٕز چھِ آسان چلان کیٚنہہ سُہ چھِ واریاہ اَکھ رول کران پٕلٕے یَتھ منٛز یہِ سِٹرَس دوٗر کرنَس منٛز لُکَن منٛز کیٛازِ کہ یُس یہِ سِٹرَس چھِ یہِ چھِ یِوان آز واریاہ زیادٕ لَبنہٕ لُکَن منٛز کامہِ ہُنٛد چھِ آسان سِٹرَس یا کُنِکُھ کٮ۪ریرُک چھِ آسان یا کُنیُک تہِ چھِ آسان یُتھٕے یِم لوکَل کیٛاہ چھِ وَنان اَتھ گیٚمہٕ آسان چلان تَتھ دوران پَزِ اَسہِ تِمَن تماشہٕ وُچھُن اِنسان چھِ اِنسان سُنٛد دِل چھِ گژھان واریاہ خۄش سُہ سِٹرَس چھِ کَم گژھان اِنسان چھِ دَپان بٔتہِ گِنٛدٕہہ یِم گیٚمہٕ پانہٕ تہِ